کٔشیٖر ہِنٛدۍ لُکھ چھِ گُزاران پَنُن ٹایِم پَنُن یُس لیجَر ٹایم یعنی یُس تِمَن فِرٛی ٹایِم چھِ مِلان تِم چھِ گُزاران سُہ یا گِنٛدَن کِرکٹ یا وٕچھَن تِم موبایلَس پٮ۪ٹھ میچ یا وٕچھَن تِم واریاہ موٗویٖز یا گژھَن تِم پِکنِکَن پٮ۪ٹھ یا گژھَن تِم ٹرٛیکِنٛگ پٮ۪ٹھ یِمَے چیٖز چھِ کٔشیٖر ہِنٛدۍ لُکھ کَران اگر تِمَن کانٛہہ فِرٛی ٹایم مِلہِ پِکنِک چھِ زیادٕ پَہَم گژھان تِم لَداخ کُن یا چھِ گژھان گُریز یا چھِ گژھان پہلگام گُلمرگہِ پیٖر کی گلی بہ بَس